اَسلامُ علیکُم وعلیکُم اَسلام اَہَن حظ ٹھیٖک

اَہَن حظ اَسہِ نِش حظ چھُ پھوٗل گوٗپی چھُ ٹماٹر چھُ ہاکھ چھُ مٹر چھِ رازما ہیٚمہٕ چھِ ٲلوٕ چھِ تۄہہِ کۄس سبزی چھَو نِنۍ اچھا تُہۍ چھُو دَپان أسۍ نِمو کویِنٛٹَل وٲری نا تُہۍ ہیٚکہِ وٕ کَنسیشَن گٔژھِتھ تہٕ أسۍ چھِ کٕنان یہِ پھوٗل گوٗپی کِلوٗ چھِ أسۍ کٕنان پٕنٛژٕ رۄپیہِ تۄہہِ دِمہو أسۍ ترٛووُہ رۄپیہِ اَہَن حظ ٹماٹر ٹماٹر چھِ وُہ رۄپیہِ کِلوٗ تہٕ تۅہہِ دِمہو یِہَے اَرداہ رۄپیہِ زیادٕ حظ چھِ تہٕ چَلان حظ یہِ چھِ چَلان رَزما پٔتٕر چھِ چَلان مٹر چھِ چَلان یِم تِم اَہَن حظ اَہَن نڑٕ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ سُہ حظ چھُ سُہ حظ چھُ گژھن پٕنٛژٕ رۄپیہِ تۄہہِ دِمہو ترٛوٚوُہ رۄپیہِ اَہَن حظ بہٕ دِمہٕ ہو تۄہہِ ژوٚوُہ رۄپیہِ زٕ رۄپیہِ گژھن تۄہہِ کَنسیشَن ییٚلہِ تُہۍ ییٚتی باغہٕ منٛزٕ نِیِو زٕ رۄپیہِ گژھن تۄہہِ کَنسیشَن ییٚمہِ ییٚمہِ حِساب تۄہہِ ٹایم آسِوٕ نہ حظ مےٚ چھِ تھوٚمُت مارکیٹَس پیٚٹھ موہنیٛوٗ تہٕ یِم باغَس منٛز تہِ چھِ آسان یِم بیٚیہِ مۅہنِی اَکھ زٕ تہٕ أسۍ چھِ آسان تِمنٕے سۭتۍ باغَس منٛزٕے اَدٕ حظ ٹھیٖک حظ